ہیٚلو سَلام علیکُم نوپول چھا مےٚ حظ گژھِ باتھ روٗم کِس نَلکَس گژھان لیٖک سُہ حظ شیرُن اَدٕ حظ ٹھیٖک حظ